یہِ چھِ ضروٗری کَتھاہ سون پیرَنٛٹ آسان سون گرینٛڈ فادٲرٕس چھِ آسان گرینٛڈ مَدٲرٕس چھِ آسان تہَنٛد تھرٛوٗ چھِ اَسہِ پاے حظ لگان واریاہ چھِ پاے لگان تہَنٛد تھرٛوٗ حظ کیازِ تِموٕے چھُ آسان وُچھمُت پٔتِمۍ اسہِ چھُ آسان برونٛٹھ کُن وٕچھُن اور یہِ ہَے یہِ چھِ یِتھَے کٲٹھۍ حظ پکان ٹھیٖک ہِندُستٲنۍ اِنڈیاہَس منٛز یا پَنٛنِس سِٹیٹ منٛز کُس کَلچَر چھِ کیاہ چھِ یِوان بَناونہٕ یہِ چھِ سانٮ۪و سانٮ۪و گرینٛڈ فادارٕس سانٮ۪و بٔڈ بَب یِم چھِ آسان سٲنۍ نانۍ چھِ آسان دادی چھِ آسان سون پیرَنٛٹ تِموُے پٮ۪ٹھ چھِ سورُے پاے لگان حظ اِمپٮ۪کٹٕس سورُے کینٛہہ حظ